ییٚلہِ اِنسان ٹرٛیٚکِنٛگ کَرنہِ چھ نیران تٔمِس چھِ پٮ۪وان واریَہَن یِمَن خط وَتیہ چیٖز چھِ آسان تِمہٕ یِمو سۭتۍ پرٛابلم چھ اِنسانَس گَژھان اِنسان چھِ گَرِ نیران پَتہٕے چھِنہٕ آسان پَتہٕ بٕتھِ کیُتھ روزِ موسَم یا کیُتھ روزِ اِنسانَس موسم موسمہٕ حِساب چھِ آسان واریاہ پرٛابلم گَژھان اِنسانَس یا اِنسان بٮ۪مار گَژھِ یا کینٛہہ گَژھٮ۪س وَتہِ لوٚگُس ووٚگُس یا کینٛہہ واریاہ خیال چھِ پٮ۪وان اِنسانَس پانَس تھاوُن بیٚیہِ چھِ پٮ۪وان اِنسانَس دٮ۪مٲغی تہِ فِٹ روزُن کیٛاز اِنسان چھِ نیران گَرِ پَتہٕ چھُنہٕ آسان کٲنٛسہِ سۭتۍ ہٮ۪کان موبایلَن چھِنہٕ تَمہِ وِز ٹاوَر آسان تورٕ یا کتھ چھِنہٕ ہٮ۪کان مَطلَب گَرِکٮ۪ن سۭتۍ کٔرِتھ یا کٲنٛسہِ سۭتۍ تَتہِ چھِ آسان تِمَے نَفری اَسہِ سۭتۍ یِم یور آسن ٹرٛیٚکِنٛگ کَرنہِ کھٔتۍمتۍ اِنسانَس چھ پٮ۪وان تَوَے بِہُن دمٲغی تور تہِ بِہُن پٮ۪وان بِہُن تازٕ کیٛازِ تَتہِ چھِ اِنسان گَژھِ آسُن فِٹ یورٕ پَتہٕ چھِ موسمہٕ موسم چھُنہٕ آسان موسَم چھُنہٕ پانَس تام کینٛہہ آسان تہٕ موسمَس تہِ اگر موسَم تہِ روٗد ٹھیٖک پَتہٕ چھِنہٕ کٕہۭنۍ پرٛابلم اِنسانَس گَژھان وۄنۍ گوٚو ییٚلہِ اِنسان گَرِ چھ نیران پَتہٕ چھ اِنسان پانہٕ کھٮ۪وان بَتہٕ رٔنِتھ یا پانہٕ چھِ کَران کٲم تَمہِ سۭتۍ چھ اِنسانَس پَنُن ماحولٕے بدلان کیازِ گَرِ چھِ آسان أسۍ بِہِتھ تتہِ چھِ آسان کَران موج مول کٲم تہٕ ہُتہِ چھِ پٮ۪وان اَسہِ پانہٕ کٲم کَرٕنۍ پانَے رَنُن پانَے کھیوٚن تَوَے چھ سُہ واریاہ ہٮ۪لٕپفُل گَژھان أکِس اِنسان سٕنٛدۍ خٲطرٕ